اہن حظ اۭں اسہِ چھِ اسہِ بوٗزمُت ییٚلہِ أسۍ سکوٗلس منٛز پران ٲسۍ ہِشٹری ٲسۍ پران اسہِ چھُ تَتہِ بوٗزمُت اسہِ چھِ پٔرمٕژ اینسیٚنٹ یہِ پیٖرڈس منٛز تہِ یہِ کیاہ چھِ نَتھ وَنان ہِشٹری منٛز میڈیٖوَل پیٖرڈس منٛز تہِ چھُ اسہِ بوٗزمُت یِمن بادشاہن ہُنٛد ناو ییٚتہِ أسۍ خاص کر یِم بابر اوس شاہِ جیان اوس اورنٛگزیب اوس جہانٛگیٖر اوس یِم ٲسۍ ییٚتہِ حکوٗمت کران کشمیٖرس منٛز بہٕ کیاہ چھِ ناو اتھ یہِ ہہَ یہِ یِمو چھِ ییٚتہِ بٔڑۍ بٔڑۍ گاڈن بَنٲومٕتۍ یہِ چھُکھ بنومُت ہاروَن گاڈن چھُکھ بَنومُت یہِ نِشاط گاڈن چھُکھ بنومُت یہِ یِم چھِ واریاہ پھیمس ییٚتہِ کشمیٖرس منٛز یِم گاڈن تہٕ یِمن منٛز چھِ نیٚبرِم ٹوٗرِسٹہٕ چھِ یِوان اورٕ یہِ کیاہ چھِ ناو اَتھ سٲر کرنہِ یِم چھِ واریاہ خوٗبصوٗرت باغ یِمو ییٚتہِ بنٲمٕتۍ تہٕ شاہ جہانن چھُ پننِس پننہِ خانٛدارن ہنٛدِس یادگارس منٛز بنومُت یِہِ ممتاز محل یُس ییٚتہِ چھُ تاج تاج محل چھُن بنومُت تتھ چھُنہٕ تھوٚمُت نام ممتاز محل ممتاز محل نِس یادس منٛز چھُنہٕ تھوٚمُت تاج محل تتھ ناو یُس یُس واریاہ خوٗبصوٗرت جاے چھُ تور چھُ یِوان کیاہ چھُ ناو اتھ وٕچھنہٕ نؠبرِم مُلکو پؠٹھ وٕچھنہٕ تتھ بِلڈِنٛگ